بہٕ چھَس یَژھان کۄکُر رَنُن مےٚ چھُ باسان ویسے چھِ مےٚ باسان سٲریے ریسِپی بَناوٕنۍ یہِ ڈِفِکَلٹ وٕ گوٚو کۄکُر چھُنہٕ مےٚ وٕنۍ تَگٲنی یہِ تَلُن رَنُن بہٕ چھَس یَژھان کۄکُر رَنُن بیٚیہِ چھَس بہٕ یَژھان میتھِ ماز بَناوُن بیٚیہِ چھَس بہٕ یَژھان رِستہٕ بَناوٕنۍ بیٚیہِ چھَس بہٕ یَژھان گۄشتاب بَناوٕنۍ واریاہ واریاہ چیٖز چھَس بہٕ یَژھان بَناوٕنۍ تِکیٛازِ مطلب مےٚ چھِنہٕ وٕنۍ کٕہٕنۍ ریسِپی تَگان کِہیٖنۍ یِم مےٚ چھِ باسان مطلب میتھ ماز تہِ چھِ بَناوُن مُشکِل سُہ چھُ پیٚوان گۄڈٕ ماز اَنُن سُہ چھُ پیٚوان تَتھ چھُ پیٚوان گۄڈٕ فُکُر دیُن تمہِ پَتہٕ چھُ پیٚوان سُہ دَگُن تمہِ پَتہٕ چھِ سُہ پیٚوان تَتھ پیٖنتۍ پیٖنتۍ کَرٕنۍ سُہ چھِ واریاہ زیادٕ باسان مےٚ ڈِفِکَلٹ مگر بہٕ چھَس یَژھان سُہ ہیٚچھُن تہٕ بیٚیہِ پَتہٕ رَنُن بیٚیہِ چھِ مےٚ باسان رِستہٕ بَناوٕنۍ تہٕ مُشکِل تَتھ تہِ تَتھ خٲطرٕ تہِ چھِ پیٚوان گۄڈٕ ماز دَگُن مےٚ چھُنہٕ آسان عیٖژ ہیٚکتھٕے مطلب ماز دَگنَس یٲژ کَباب بَناوٕنۍ تہِ چھِ مُشکِل تَتھ سیٖکَس منٛز تِم پَتہٕ تھاوٕنۍ راوُنٛڈ راوُنٛڈ کٔرِتھ مےٚ چھِ باسان یِم سٲری چیٖز رَنٕنۍ مُشکِل کۄکُر رَنُن تہِ چھِ مےٚ باسان مُشکِل سُہ تہِ چھُ پیٚوان گۄڈٕ تَلُن تمہِ پَتہٕ چھُ پیٚوان سُہ تمہِ پَتہٕ چھُ پیٚوان سُہ گۄڈٕ پَتہٕ اَصٕل پٲٹھۍ مصالہٕ وَسالہٕ ترٛاوُن مےٚ چھُ باسان یِم واریاہ ڈِفِکَلٹ یِم ریسِپیٖز